سکوٗل لایفہِ منٛز ٲس مےٚ ہِسٹرٛی ہِسٹرٛیَس منٛز ییٚلہِ پَرناوان ٲسۍ یہِ گوٚو یوٗرَپ پوٗرَپَس منٛز چھُ اوسمُت یِتھ کا اَکھ بادشاہ تٔمۍ چھِ ییٖتیٛاہ مٲرۍمٕتۍ تہٕ ہِٹلَرن چھِ کۭتیٛاہ تِتھَے کٔٹھۍ ٲسۍ اَسہِ ہِسٹرٛی مےٚ پَسَنٛد جیسے مٮ۪زٮ۪نی اوس اَرداہ شَتھ سَتٲجِیَس منٛز ییٚلہِ سُہ ماران پَکان برٛونٛٹھ ہِسٹرٛی منٛز چھِ مےٚ بوٗزمُت واریاہ کُنہِ جَگہو منٛزٕ کُنہِ جاے چھِ یِتھ کَنۍ گُفاے چھِ اَسہِ أکِس جایہِ لیٚکھِتھ بالَن لا اِلہ الا اللہ محمد رسول اللہ صلی اللہ علیہ وسلَم تَتھ چھُ کلمہٕ لیٚکھِتھ بوزان چھِ أسۍ سۄ ہِسٹرٛی پوٚرمُت ہِسٹرٛی اَمرناتھ یاتراے پٮ۪ٹھ چھِ گژھان تَتہِ سۄ تہِ چھِ ہِسٹرٛی منٛز اَسہِ پوٚرمُت تہٕ تَمہِ کَل چھِ اَسہِ ییٖژ ہَن لٔجمٕژ پَے اَمرناتھ یاتراے